اگر أسۍ کَتھ کرو چایلڈ اینٛڈ میٹرنٹی کیر ہاسپِٹل تہٕ سٲنِس ڈِسٹرکس منٛز چھُ اکھ گورمینٹ ہاسپِٹل یُس ڈِسٹرک اَسلام آبادس منٛز چھُ اننت ناگ تہٕ اتھ چھُ یہِ ناو چایلڈ اینٛڈ میٹرنٹی کیر ہاسپِٹل اننت ناگ شیر باغ اگر أسۍ امہِ ہسپتالٕچ کتھ کرو یہِ چھُ واریاہ زیادٕ پرٛون ہَسپَتال تہٕ یِم أنٛدۍ پٔکۍ اَتھ گام چھِ یا سٹی چھِ یا یِم فارفلنٛگ ایریا چھِ تقریٖبن تقریٖبن چھِ سٲری أتھۍ ہسپتالس منٛز واتن علاج کَرنہِ یا ڈِلؤری کیس ییٚلہِ تہِ آسان چھُ سٲری چھِ کران پریفر شِیر باغ گژھنُک اِوٕن اگر پرٛیویٹ تہِ آسہِ گژھان کانٛہہ کانٛہہ تہِ لیڈی آسہِ پریویٹ گژھان ڈاکٹرس نِش سۄ تہِ چھُ فاینل سٹیجَس پؠٹھ واتان شِیر باغ یہِ اگر أسۍ امہِ ہسپَتالٕچ کتھ کرو امِچ یُس بِلڈِنٛگ چھِ اَتھ چھُ بِلڈنٛگ زٕ ژور اَتہِ تہٕ اَلبتہ بِلڈنٛگ چھِ واریاہ زیادٕ پرٛانہِ تہٕ اَمہِ خٲطرٕ چھُکھ اکھ نوٚو ہاسپِٹَل تَیار کوٚرمُت اَلبتہ وٕنہِ کوٚرُکھ نہٕ یہِ یُس یہِ اولڈ بِلڈِنٛگ چھِ ؤنہِ کوٚرُکھ نہٕ یہِ نٔیہِ بِلڈِنٛگ منٛز شِفٹہٕ کینٛہہ تہٕ اگر أسۍ ہسپتالٕچ سٔٹاپٕچ کتھ کرو سٔٹاپ چھُ اتہِ واریاہ بہتریٖن ڈاکٹر تہِ چھِ اَتہِ واریاہ زیادٕ اَصٕل اَلبتہ اگر أسۍ صاف صفٲیہِ ہٕنٛز کتھ کرو سۄ چھنہٕ اَتہِ بالکُل تہِ کِہیٖنۍ اَسہِ وٕچھ پانہٕ تہِ چھِ أسۍ اَتھ ہسپتالَس منٛز گٔمٕتۍ تہٕ اَسہِ اوس پانہٕ اکھ کیس اَتہِ تہٕ اَسہِ چھُ یتھ اَتہِ ہسپتالس منٛز اکہِ اکھ رٲژ زٕ رٲژ دِژمَژٕ اَلبتہ یُس امیُک یُس أنٛدۍ اوٚنٛد پوٚکھ چھُ سُہ تہِ چھُ گنٛدٕ تہٕ بیٚیہِ یُس أنٛدرٕ ہسپتالس صفٲی چھِ سۄ چھِ واریاہ زیادٕ خراب تِکیٛازِ اَتہِ چھُ ہسپتالس أنٛدرٕ کَنۍ اَتہِ چھِ واریاہ زیادٕ یِم گگر چھِ اَتہِ واریاہ زیادٕ یِمن أسۍ ریٹ چھِ وَنان اِنٛگلِش پٲٹھۍ یِم چھِ واریاہ زیادٕ اَتہِ یِم اَتہِ ڈیسٹبیٖن چھِ یِمَن منٛز آسان بِہِتھ بیٚیہِ یہِ نہٕ نؠبرٕ کَنہِ نہٕ کینٛہہ بِلکُل ہسپتالس أنٛدرٕ کَنۍ ییٚتہِ پیشَنٹ چھُ آسان تٔتی نؠبرٕ کَنہِ چھُ آسان ڈیسٹبن تھٲیِتھ تہٕ یِمن ڈیسٹبن منٛز چھُ آسان واریاہ زیادٕ گگر مےٚ چھِ پانہٕ وٕچھمٕتۍ یِم گگر چھِ رٲتھ کیُتھ یِم چھِ اگر پیشنٹ آسہِ پیشنٹن یِم اؠٹنڈنٹٕس سۭتۍ چھِ آسان یِم آسان شینگِتھ یِم چھِ یِمَن کملہٕ ژٹان اَتہِ آیہِ واریاہ کیس یِم تہِ یَتھ منٛز اکہِ لٹہِ أکِس بچس نیکھ نیُکھ کَن کَن

اَتہِ چھُ واریاہ کیس یِتھۍ تہِ گژھان ییٚمہِ سۭتۍ مطلب پرابلِم چھُ گژھان تہٕ یُس یہِ صفٲی چھِ سۄ چھِ بالکُل زیٖرو وتہِ تِکیازِ امیُک کیر چھُنہٕ یِوان کرنہٕ کینٛہہ کہِ اَتہِ چھُ مطلب ییٖتیٛاہ بَچہِ چھُ آسان اَتہِ اَتہِ چھُ ڈِلؤری واریاہ زیادٕ گژھان دۄہَس تِکیازِ یہِ چھُ مین ہاسپِٹل ڈِسٹرک اننت ناگس منٛز ڈِسٹرک ہاسپِٹل چھُ تہٕ یِم تہِ فارفلنٛگ ایریا چھِ یِم تِم نیر باے ایریا چھِ اَتھ تہٕ یِم چھِ سٲری پیشَنٹہٕ أتھۍ ہَسپتالَس منٛز واتان تہٕ امِچ یۄس سٹاف وٹاپ چھُ اَتہِ واریاہ اَصٕل تہٕ کِیر تہِ چھِ کَرَان اَصٕل آب تہٕ یُس صفٲیہِ چھِ سُہ چھِ بلکل زیٖرو تہٕ اگر أسۍ کَتھ کَرو اتھ پؠٹھ گژھِ یِنۍ کٲم کَرنہٕ یا یہِ گژھِ یُس بِلڈِنٛگ چھِ پرٛیم بِلڈِنٛگ یہِ گٔژھنۍ یِن ایز سون ایز پاسِبٕل یہِ گژھِ یِنۍ شِفٹہٕ کرنہٕ نٔے بِلڈِنٛگ منٛز یا ہاسپِٹَل تاکہِ مے بی تَ تہِ ما روزیا اَمہِ کھۄتہٕ صاف صفٲی تہٕ یِم پیشَنٹ آسن یا یِم بَچہِ آسن یِم ڈیلِؤری گژھان چھِ یِم روزن سیف